ہٮ۪لو وعلیکُم اَسلام ٹھیٖک پٔہنۍ چھُو حظ اَصٕل پٔہنۍ حظ اہَن حظ شُکُر تُہۍ چھُو حظ ٹھیٖک آ وٲلِو حظ یِم ژوٗنٛٹھیا ووٗنٛٹھیا وٲلِو حظ ییٚتہِ چھےٚ اَسنُے مال چھُ حظ اَسنٕے کیٛاہ ٲسِو تُہۍ وَنان حظ ٲسۍوٕ تُہۍ ٲسِو وَنان کیٛاہ تھام سِکیب وٕکیب سۭتۍ چھِ تھوڑا پرٛابلِم حظ

آ تہٕ آ تُہۍ مہٕ حظ ترٛٲیوٕے ہُہ کٮ۪لشِیَم وٮ۪لشِیَم ترٛوو حظ تۄہہِ یِہُس نِییوٕ حظ تۄہہِ کٮ۪لشِیَم آ اَتھ چھِ پٮ۪وان کٮ۪لشِیَم وٮ۪لشِیَم بوران ووران کھاد ترٛاوٕنۍ حظ یارٕ چھِ یِوان ناِیٹروبور سُہ حظ چھِ لگان اَتھ نہ تۄہہِ مہ حظ نیٖوٕے سُہ تۄہہِ وَنییوٕ مےٚ تَمہِ دۄہ حظ آ تۄہہِ دِمہو بہٕ اَصلِس ریٹَس دِمہٕ حظ یہِ یِہوٚے حظ یَتھ نایِٹروجَن تہٕ بوران چھُ آسان سۭتۍ یا کٮ۪لشِیَم آ اٮ۪وٮ۪لیبٕلَے چھُ آز اَہَن حظ اَدٕ نِیِو حظ کیٚنٛہہ نہٕ حظ پَرواے پونٛسَن وونٛسَن ہُنٛد چھُ پَتہٕ سہلٕے حظ تُہۍ نِیِو تَمیُک مَسلہٕ چھُنہٕ کیٚنٛہہ تہٕ البتہ اِنشاء اللہ اِنشاء اللہُ رحمان گژھِ نہٕ یہِ آسٕنۍ یہِ پرٛابلِم پَتہٕ کیٚنٛہہ یہِ سِکیب وِکیب گژھِ نہٕ یہِ پرٛابلِم آسٕنۍ کیٚنٛہہ آ بیٚیہِ دِمہٕ آ بیٚیہِ دِمو تۄہہِ بہٕ دوا اَمہِ خٲطرٕ نہٕ حظ زَبردست تۄہہِ گژھیو نہٕ یہِ باسُن تۄہہِ گَژھیو صفٲیی آسٕنۍ زبردَس مالَس اَوا اَوا کٕہۭنۍ پرٛابلِم گژھیو نہٕ تۄہہِ یِنۍ بیٚیہِ دِمو اَصلِس ریٹَس حظ تۄہہِ بیٚیہِ مہ ٲس کیٚنٛہہ پرٛابلِم وابلِم باسیووٕ تۄہہِ حظ آ یہِ چھُنہ یِوان یہِ حظ چھُ یِوان یہِ کھاد نا اَتھ منٛز چھِ آسان بوران تہِ آسان نایِٹروجَن تہِ آسان کٮ۪لشِیَم تہِ آسان بوٗزُو حظ کیٛازکہِ یہِ مطلب کُلِس چھُنہٕ یہِ ضوٚرَتھ آسان یِہوٚے یوت پوٚٹاس ڈَے یوٗریاہی یوت کیٚنٛہہ اَتھ چھِ آسان برابر کانٹِٹی منٛز پَتہٕ نایِٹروجَن بوران کٮ۪لشِیَم تہِ ضوٚرَتھ حظ اہن حظ أسۍ چھِ یوٗجؤلی کَران کٲم نہ أسۍ چھِ ترٛاوان یِہوٚے ڈَے پوٚٹاس یوٗریا أسۍ چھِ دَپان نہ کُلِس یی اَمے سۭتۍ سورُے مگر یِمَن چھِ آسان باقٕے چیٖز تہِ ضوٚرَتھ نایِٹروجَن بوران کٮ۪لشِیَم وٮ۪لشِیَم یِم چھِ آسان ضوٚرَتھ حظ آ اِسی لیے تھٲیتو خاص خیال یِمَن چیٖزَن ہُنٛد پَتہٕ چھِ تِم ہُم ٹیٚکۍ ویٚکۍ تہِ یِوان حظ آ بیٚیہِ گٔژھ ہایڈرٛیشَن وایڈرٛیشَن اَصٕل پٕلانٹَس گَژھٕنۍ اَصٕل گَژھِ آب واب گَژھُن تَمہِ سۭتۍ تہِ چھُ تھوڑا گژھان تہٕ کھاد کَرِ تیٚلی کٲم حظ اَہن حظ اَہن حظ ؤلِو اِنشاء اللہ تُہۍ کٔرۍزیو اِنشاء اللہ کٕہۭنۍ مَسلہٕ چھُنہٕ تُہۍ ییٖزیو تہٕ بہٕ دِمو تۄہہِ یہِ گَژھِ نہٕ پرٛابلِم چلو چلو ٹھیٖک حظ